وۄستہٕ اگر ژٕ اَمہِ نیہِ روڈٕ کِنۍ درٛاوُکھ اَپٲرۍ کوتاہ ٹایِم لَگہِ اَسہِ جایہِ پٮ۪ٹھ واتنَس ہُپٲرۍ اوس لَگان کَمٕے ٹایِم تمہِ نِش لَگہِ ہا زیادٕ کِنہٕ تمہِ نِش لَگہِ کَم